یِم ٹاوُن ہَسا چھِ یِم باقٕے ٹاوُن چھِ تَتہِ چھِ سکوٗل یِم بَچہِ یوٗجولی گَژھان سُہ بَسن مَنٛز سکوٗل یا سکوٗل بَس چھِ آسان یا گاڑِ چھِ آسان تِمن چھِ آسان ٹرانسپوٹٕچ فیسَلٹی کُنِس علاقَس چھےٚ تہٕ مَگر کُنہِ علاقَس چھَنہٕ وٕنہِ تہِ فار ایٚکزامپٕل ڈِسٹرک بَڈگام سٕے منٛز وُچھو أسۍ وٕنہِ تہِ چھِ کیٚنٛہہ علاقہٕ تِم ییٚتہِ نہٕ وٕنہِ ایٚجُکیشَن فیسَلٹی چھےٚ یہِ ایویلیبٕل تَتہِ چھِ سٹوٗڈَنٹَن واریاہ مُشکِلات حٲصۍ سَپدان تِمَن سۭتۍ پیش یِوان تِکیازِ نہ چھِ تَتہِ وٕنِتھ بَسہٕ سِسٹَمٕے نہ چھُ وٕنہِ تِمَن گاڑِ ہُنٛد ایویلیبٕل نہ چھِ سکوٗلٕے وٕنہِ تَتہِ پریٚزَنٛٹ تمہِ سۭتۍ چھِ تِم واریاہ مُشکِلات چھِ پیٚوان تِمن فیس کَرٕنۍ تِم چھِنہٕ ہیٚکان اعلیٰ تعلیٖم حٲصِل کٔرِتھ کِہینۍ تَمہِ سۭتۍ چھِ یِم لَکٕٹۍ بَچہِ چھِ تِمن چھِ پیٚوان تِم چھِ روزان اَن پَڑھ تِم چھِنہٕ ہیٚکان سۄ ایجوکیشَن حٲصِل کٔرِتھ کِہیٖنۍ تہٕ پَتہٕ چھُ تِمَن برونٛہہ کُن چھِ پیٚوان دِمنٕے بَچَن پَتہٕ موٚزوٗرۍ کَرٕنۍ تِکیٛازِ ییٚلہِ نہٕ تِمو پوٚرمُتٕے چھِ آسان تِم چھِنہٕ ہیٚکان جوب خٲطرٕ ایپلاے کٔرِتھ یا بیٚیہِ کُنہِ چیٖز خٲطرٕ ییٚمہِ سۭتۍ چھِ لَکٹی بَچہِ چھِ تِم یِمَن پیٚوان چھِ موٚزوٗرۍ کَرٕنۍ گوٚو یہِ چھُ واریاہ اَکھ بِگ چیلینٛج یہِ چھِ اَکھ واریاہ مطلب چَلینٛج اَکھ خاص کَر کہِ گامَن کُن چھِ وٕنہِ یہِ پرٛابلِم یہِ یِوان پیش